سپوٹٕس چھِ واریاہ أہَم سانہِ زِندگی خٲطرٕ سپوٹٕس چھِ اَسہِ جِسمٲنی تہٕ دٮ۪مٲغی تہِ ٹھیٖک تھَاوَان اَسہِ پزٮن زیادٕ سپوٹٕس سٮ۪نٹَر ترٛاوٕنۍ ہندُستانَس منٛز تاکہ اسہِ ہٮ۪کو اَتہِ ٹرٛینِنٛگ دِتھ بَچَن تِم ہیٚچھَن تہٕ تِم ہیٚکن گِنٛدِتھ